فایو جی ٹیٚکنالجی اَنہِ ریٚولیٛوٗشَن سۄ اَنہِ ریٚولیٛوٗشَن کنٮ۪کشنس مَنٛز بیٚیہِ وُچھِ أسۍ اَمہِ سۭتۍ اَتھ کیٛاہ ڈرا بیٚکس چھِ تہٕ اَسہِ سون اِنٹریٚکشَن کٮُ۪تھ بَڈِ فایِو جی سۭتۍ گۄڈٕ وَنہٕ بہٕ تۄہہِ اَکھ چیٖز مَطلَب ہر کُنہِ چیٖزَس چھِ آسان زٕ زٕ رۅخ اَکھ چھُ آسان فٲیدٕ بیٛاکھ چھُ آسان نۅقصان گۄڈٕنٮ۪تھ وُچھو أسۍ فایِو جی سۭتۍ کیٛاہ ریٚولیٛوٗشَن یِیہِ کَنیٚکشَنَس مَنٛز تہٕ تَمہِ پَتہٕ وُچھو أسۍ ڈرا بیک اَتھ گۄڈٕنٮ۪تھ وَنہٕ بہٕ اَکھ چیٖز فایِو جی سۭتۍ ریٚولیٛوٗشَن کَنیٚکشَنَس یِتھٕ کٔنٮ۪تھ یہِ بَڈایہِ واریاہ سُپیٖڈ واریاہ سُپیٖڈ مَطلَب چھُ میٛون اَمہِ سۭتۍ ہیٚکو أسۍ ہر کیٚنٛہہ چیز ڈاوُن لوڈ کٔرِتھ کم ٹایمَس مَنٛز مَطلَب اَسہِ پَزِ نہٕ اَسہِ لَگہِ نہٕ واریاہ کال ٹایم پرٛارنَس بہٕ کَرٕ کیٚنٛہہ چیٖز ڈاوُن لوڈ کیٚنٛہہ ڈاکیٛوٗمٮ۪نٛٹ کیٚنٛہہ ٹاپِک یا مےٚ آسہِ کٲنٛسہِ ٹٲٹھِس وٲٹھِس فون کَرُن کیٚنٛہہ پنٕنٮ۪ن بایَن اَتھ پٮ۪ٹھ چھُ لَگان واریاہ زیادٕ نیٚٹ کاسٹہٕ چھِ واریاہ زیاد مگر مَطلَب اَسہِ واتو اگر کانٛہہ میٛون برادر چھُ یا میٛون ٹوٹھ چھُ کُنہِ بیٚیِس مُلکَس مَنٛز یُتھُے فایِو جی یِیہِ اَمہِ سۭتۍ گَژھِ ریٚولیٛوٗشنایز یہِ مَطلَب کَنیٚکشَن کاسٹ کَنیٚکشَن گَژھِ اِنسٹنٛٹ جلدی جلدی تُرنٛتے بہٕ لگاو تٔمِس فون تٔمِس یِیہِ مےٚ چھُ نہٕ پرٛارُن واریاہَس کالَس مَطلَب نوٚو نیٚٹ چھُ یی نوٚو کَنیٚکشَن چھُ یی یِتھٕ پٲٹھۍ گَژھِ بیٛاکھ چیٖز چھِ اَتھ مَنٛز مَطلَب سموٗد سموٗد اِنٹرٛیٚکشَن گَژھِ سموٗد اِنٹرٛیٚکشَن کِتھٕ پٲٹھۍ گَژھِ یُتھُے یہِ بَڈایہِ فایِو جی چھ بڑاوان سُپیٖڈ مَطلَب مَطلَب مےٚ آسہِ کٲنٛسہِ فون کَرُن اتھ بڈٮ۪س سموٗد پٲٹھۍ گَژھٮ۪س کتھ مَطلَب نہَ روزٮ۪س لیگ پانہٕ وٕنۍ نہَ روزٮ۪س کیٚنٛہہ مَطلَب سُہ سُہ بَفرِنٛگ گَژھِ آرام سان ہیٚکو أسۍ کتھ وتھ کٔرِتھ اگر أسۍ کٲنٛسہِ ہٕنٛز ویٖڈیو کال کَرو ویٖڈیو کالہِ مَنٛز تہِ ہیٚکو أسۍ صاف پٲٹھۍ وُچھِتھ سُہ میٛون برادر چھُ ٹھیٖک مَطلَب أمِس ما چھُ کیٚنٛہہ تکلیٖف یِتھٕ پٲٹھۍ ہیٚکو أسۍ آرام سان مَطلَب فیس ٹُو فیس اِنٹرٛیٚکشَن کٔرِتھ فایِو جی سٍتۍ یُتھُے برٛونٛہہ کالہِ أسۍ فون أسۍ کَران اَسہِ اوس بس وایِس أمۍ سٕنٛز بوزان مے بی کانٛہہ ما آسہِ ہا اَسہِ مَطلَب مَطلَب یہِ کَران وایِس آٹِسٹہٕ آسہِ آسان بہٕ چھُس نہٕ یُتھُے فایِو جی آو نا تٔمۍ ہوو اَسہِ رِیَل رِیلٹی مَنٛز یہِ چھُ بِلکُل چھُ یہِ تُہُنٛد یہِ ییٚمِس تُہۍ فون کَران چھُو یہِ چھُ تُہُنٛدُے بوے ییٚمِس سۭتۍ تُہۍ کتھ کَران آسہو اَمہِ سۭتۍ چھُ ریَلٹی ایٚکسپوجَر گَژھان بیٛاکھ چیٖز چھُ اَتھ منٛز اَمہِ سۭتۍ ہیٚکو أسۍ دُنیُہُک کانٛہہ تہٕ مَطلَب امپاٹَنٛٹ ڈاکیٛوٗمٮ۪نٛٹ وُچھِتھ أسۍ ہیٚکو دُنۍہیٚکِس کُنہِ تہِ کوٗنَس پٮ۪ٹھ وٲتِتھ مَطلَب دُنیَاہَس مَنٛز کیٛاہ چھُ چَلان کتھ جایہِ کیٛاہ چھُ چلان کیٛاہ ڈیٚولَپمٮ۪نٛٹ گٔیہِ کتھ جایہِ کیٛاہ اِنویٚسٹ کتھ جایہِ کیٛاہ چیٖز بَنٮ۪و کتھ جایہِ مَطلَب کیٛاہ بَنٮ۪و تہٕ یُس مَطلَب أسۍ لیک کَران چھِ اَمہِ سۭتۍ اَسہِ کیٛاہ چھُ میلان اگر کُنہِ دُنیاہَس مَنٛز کیٚنٛہہ ریٚولیٛوٗشَنٕز گٔیہِ مَطلَب اِکنامی گٔے گرو کِتھٕ پٲٹھۍ گٔے گرو تِمن کیٛاہ کوٚر چھُ یِتھٕ پٲٹھۍ ہیٚکو أسۍ وُچھِتھ گَرِ بِہِتھ پَنٕنِس فونَس پٮ۪ٹھ فایِو جی سۭتۍ یِمو کیٛاہ ڈیٚولَپمٮ۪نٛٹ کٔر یِمو کیٛاہ ٹٮ۪کنالجی أسۍ تہِ ہیٚکو تی أسۍ ہیٚکو نہٕ کاپی کٔرِتھ مَطلَب أسۍ ہیٚکو تھوڑا آیڈیا بارو کٔرِتھ تِمن نِش أسۍ ہٮ۪کو وُچھِتھ آرام سان پَرنَس مَنٛز مِثال کے طور پر پَرنَس مَنٛز میلہِ ہیٚلپ أسۍ ہیٚکو دُنیاہکٮ۪ن بیٚسٹ ٹیٖچرَن نِش پٔرِتھ گَرِ بِہِتھ اگر کانٛہہ آکسفٲرڈ چھُ أسۍ ہیٚکو تتھ لیٚکچَر یُس آن لاین مَنٛگنٲوِتھ وُچھِتھ آرام سان گوٚو گرے رِسورس ہیٚکو أسۍ فُلی یوٗٹِلایز کٔرِتھ وُنۍ کَرو أسۍ کتھ اَتھ کیٛاہ ڈرا بیک چھِ ڈرا بیکس چھِ اتھ چھِ ڈرا بیک مَطلب اَتھ کیٛاہ بُرٕ اَثرات چھِ بُرٕ اَثرات چھ مَطلَب اَتھ چھِ مَطلَب واریاہ زیادٕ مطلب پۅنٛسہِ خرٕچ لگنَس ہر کُنہِ جایہِ دِمو فایِو جی فیسَلٹی مَطلَب رِموٹ ایریاہَن کَنیٚکشَن واتناوو تور لاینٕز یمو تور ایٚنٹِنا ویٚنٹِنا سیٚٹلایٹس اَمہِ سۭتۍ چھِ گَژھان واریاہ زیادٕ مَطلَب کاسٹ مَطلَب پۅنٛسہٕ بَڈان بیٛاکھ چھُ گَژھان سایبَر سِکیٛوٗرٹی تھریٚٹ چھِ گَژھان مَطلَب سٲنۍ اِنفارمیشَن ہیٚکہِ ایٖزلی پٲٹھۍ مطلب وٲتِتھ مطلب اَسہِ ہیٚکرَن نِش تِم ہیٚکَن اَسہِ بُلیک میل کٔرِتھ تِم ہٮ۪کَن اَسہِ سٲنٛۍ یہِ مَطلَب پرٛیوایسی برٛیٖچ کٔرِتھ تِم ہیٚکَن یہِ پھٔہلِتھ تِم ہیٚکَن تھرٛٹ کٔرِتھ اَسہِ دِیو پۅنٛسہٕ بیٚیہِ گَژھِ ماے سایبَر فیشنٛگ اَسہِ یی فرٛاڈ میٚسیجٕس یتھ پٮ۪ٹھ کٔرِو لِنٛک تُہۍ مَطلَب اَمہِ سۭتۍ تَرنو تۄہہِ پۅنٛسہٕ بیٛاکھ چیٖز ونہٕ اَمہِ سۭتۍ کیٛاہ گَژھِ اَمہِ سۭتۍ ہیٚکہِ مَطلَب بیٛاکھ چیٖز گٔژھِتھ سون ڈاٹا لیٖک گٔژھِتھ سٲنۍ پرٛیوایسی ہیٚکہِ لیک گٔژھِتھ کِتھٕ پٲٹھۍ اگر أسۍ کُنہِ جایہِ پَران چھِ أسۍ دِمو تھاوَو سُہ آن لاین کَرو پوسٹہٕ سٲلِم چھِ گَژھان سٲلِمَن چھِ گَژھان مَطلَب اَویر کَتہِ چھَ باسان أمِس کیٛاہ پرٛاپرٹی چھِ یِتھٕ پٲٹھۍ چھِ اِنسانَس تھرٛٹ بَڈان مطلَب بیٚیہِ ییٚمہِ ساتہٕ بہٕ وَنہٕ لاسٹَس ونہٕ بہٕ تۄہہِ اَکھ کتھ مَطلَب اَمہِ سٍتۍ اَسہِ پَزِ یہِ اَصٕل پٲٹھۍ یوٗٹِلایز کَرُن اَسہِ پَزِ گورمِنٛٹ سَپورٹ کَرُن تاکہِ أسۍ کَرو یہِ فایِو جی یوٗٹِلایز ہر کُنہِ جایہِ